اسلام وعلیکُم وعلیکُم اسلام ٹھیٖک چھُو حظ سیبرٕ اَہَن حظ شُکُر حظ خۄدایَس کُن کٔرِو فَرمٲیشاہ

اَچھا گٲڑۍ کیٖتِس کالَس چھَو تۄہہِ گٲڑۍ ضروٗرت اَچھا دۄہَس پٮ۪ٹھ چھُ تۄہہِ بُکٕے کَرٕنۍ اَچھا کِتۍ مطلب کیٖژاہ بٔڈ گٲڑۍ حظ کِنہٕ لۅکٹٕے کاںٛہہ کیب مطلب یَتھ منٛز زٕ ژور پانٛژھ نَفَر واتَن

اَچھا مطلب گٲڑۍ پانٛژھ شےٚ لَگَن اَچھا دۄہہٕ دۄہَس پٮ۪ٹھ چھَو تۄہہِ یِم گاڑِ پانٛژھ چھَو ضروٗرت اَچھا دۄہَس پٮ۪ٹھ اَگر تُہۍ اَگر أسۍ أکِس گاڑِ تانۍ کَرو چارٕج أسۍ لَگ بَگ رۄپیَس یِمَے ژور ساس تانٮ۪تھ کیٛاہ وُچھ سا تِم گٔے پانٛژھ ہتھ تَتھ واتَن نَفَر زٕ ژور اَگر واتَن ژور نَفَر

یہِ چھِ آ أکِس گاڑِ پَتَے اَگر پانٛژھ گاڑِ تہِ نِیِو پانٛژھ چُکے گوٚو وُہ ساس رۄپیہِ اَہَن حظ کمہِ پیٹرول حظ چھِ واریاہ لَگان گٲڑۍ چھِ گاڑِ پھُٹہِ نۄقصان گژھِ گاڑِ سُہ گٔے مےٚ تَتھ کَرو کیٚنٛہہ رۄپیہِ اَکھ زٕ ساس کَم تُہۍ مہٕ ہیٚیِو تَمیُک ٹٮ۪نشَن کیٚنٛہہ مگر یہِ گٲڑۍ حظ دیٛاونٲوۍزِ کمفٲرٹیبُل ژٕ مہٕ حظ ہے تَمِچ ٹٮ۪نشَن گٲڑۍ ژٕ روز خۄش تَمۍ کِنٮ۪تھ گاڑِ کِنٮ۪تھ گاڑِ دِمَے بہٕ ژےٚ سۄے یۅس کَمفٲرٹیبُل آسہِ ٹیٛوٗرِسٹَن خٲطرٕ تہٕ ژےٚ خٲطرٕ تہِ تُہۍ مہٕ ہیٚیِو تَمِچ ٹٮ۪نشَنٕے مہٕ ہیٚیِو تُہۍ بہٕ اَگر رۄپیَس وُہ ساس تۄہہِ ترٛاوہو رۄپیہِ ساس گاڑِ ہُنٛد یُس نۄقصان گژھِ یا کہِ بَدَل کیٚںٛہہ ڈٮ۪میج یی یہِ چھِ واریاہ اَتھ حظ چھِ نہَ نہَ تَمِچ ٹٮ۪نشَن مہٕ ہیٚیِو تُہۍ سُل ژیر گژھِ مِنَٹ دَہ مِنَٹ وُہ سُہ چَلہِ مگر بہٕ سُہ آ وُہو رۄپیو رۄپیہِ اَرداہ ساس دِیِو تُہۍ تیٚلہِ آ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ وَلہٕ حظ ولہٕ گٔے یِمَے اَرداہ ساس اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ